اگر بہٕ کَتھ کَرٕ مےٚ کیٛازِ کوٚر نہٕ بڈگام ڈِگری کالیج اٮ۪ڈمِشَن تہٕ فرق کیٛاہ باسے مےٚ یُس بَڈگام ڈگری کالیج چھِ تَتہِ چھِنہٕ میٖڈیا خٲطرٕ اٮ۪ڈمِشَن بَنان کِہیٖنۍ یۄس مےٚ ڈِگری کَرٕنۍ ٲسۍ ایم سی ایم پی مَطلَب مَلٹی میٖڈیا اینٛڈ ماس کومنِکیشَن سُہ چھُنہٕ تَتہِ گَژھان کِہیٖنۍ اَیٚمہِ موٗجوٗب گٔیَس بہٕ مےٚ دیُت اٮ۪نٹرٛنس ایٚکزام وُمٮ۪نٕس کالیج خٲطرٕ دۄن جایَن ایس پی کالیج تہٕ اَمرسِنٛگ کالیج زٕ پیپَر ٲسۍ تَتہِ تہٕ مےٚ دِتۍ تہِ کالِفاے تہٕ کوٚر مےٚ اٮ۪کزام مَگر مَسلہٕ اوس یہِ زِ وُمٮ۪نٕز کالیج ٲسۍ نہٕ تیٖتیٛاہ اِکوِپمینٹ کیٚنٛہہ ییٖتیٛاہ بارہمولہ کالیجَس ٲسۍ بارہمولہ چھُ گۄڈنیُک وٲحِد کالیج ییٚتہِ ماس میٖڈیا ٲسۍ گۄڈٕ پَرناوان تہٕ آز تہِ چھِ پَرناوان پَتہٕ کوٚر مےٚ کٲم مےٚ کوٚر بارہمولہ اٮ۪ڈمِشَن کَرنٕچ کوٗشِش مَگر ییٚتہِ اوس مٮ۪رِٹ بیسٕڈ اٮ۪ڈمِشن گژھان خۄدا سُنٛد شُکُر مےٚ گوٚو ییٚتہِ اٮ۪ڈمِشَن مٮ۪رِٹ بیسٕز بیسڈٕ پٮ۪ٹھ مےٚ گٔے سِلٮ۪کشَن ییٚتہِ تہٕ آز چھَس بہٕ ییٚتِچ طالبہٕ علم